السَّلامُ علیکم وعلیکم السلام میم ٹھیٖک چھوا اہن حظ ٹھیٖک میم گَرِچھوا سٲری ٹھیک اہن حظ ٹھیٖک کیاہ حظ چھوکران آز أسۍ تہِ حظ بیٚہتھ آز اہن حظ میم پَرُس گوٚو واریاہ نۄقصان بَچن کوٚوِڈ سۭتۍ اہن حظ میم بَچن گوٚو واریاہ نۄقصان پَرُس کوٚوِڈ سۭتۍ اہن حظ میم تِمو ہیٚوک نہٕ کہیٖنۍ اَسہِ ہیٚوک نہٕ پَتہٕ کہیٖنۍ سیٚلبَس تِمن کَمپٕلیٖٹ کٔرِتھ تِمن رود سورٕے اِنکَمپٕلیٖٹ اہن حظ میم اہن حظ میم خاص کٔر یِم غریب ٲسۍ تِمو ہیٚوک نہٕ بلکُلٕے دِتھ اہن حظ میم اہن حظ میم کوٚوِڈ سۭتۍ گوٚو واریاہ نۄقصان خاص کَرگوٚو ٹٮ۪نتھٕ اِلٮ۪وَنتھٕ ٹُوٮ۪لتھٕ تِمن سِٹُوڈنٹ گوٚو سِٹُوڈنٹن گوٚو واریاہ نۄقصان اہن حظ میم تِمو ہیٚوک نہٕ بلکُلٕے پٔرِتھ انشاء اللہ میم تِمن ہیٚکو أسۍ سُہ کَمپٕلیٖٹ کٔرِتھ اہن حظ میم تِمن کَرو انشاء اللہ سُہ أسۍ کَمپٕلیٖٹ تِمن چھُ لایفہِ منٛز واریاہ برونٛٹھ پَکُن اہن حظ میم گۄڈٕ چھِ اَسہِ پانس کَرٕنۍ محنت پَتہٕ سٹوڈنٹن اہن حظ میم اہن حظ میم گۄڈٕ چھِ اَسہِ پانسٕے کَرٕنۍ پَتہٕ سٹوڈنٹن باقٕے چھوا میم ٹھیٖک اہن حظ میم ٹھیٖک اہن حظ میم پَرسُچ پٮ۪ٹھ پیٚو واریاہ اہن حظ میم کوٚوِڈ سۭتۍ پیٚیہِ واریاہ شُرۍ بٮ۪مار واریاہ نۄقصان گوٚو میم کوٚوِڈ سۭتۍ واریاہ نقصان اہن حظ میم اہن حظ میم ٹھیٖک تُہۍ چھوا باقٕے سٲری ٹھیٖک اہن حظ میم ٹھیٖک تُہۍ چھوا سٲری ٹھیٖک اہن حظ میم ٹھیٖک اَدٕ حظ تُلِوبیٚہوخۄدایس حوالہ